اگر ہَسا أسۍ وٕچھو یُس ہَسا سون ایریا چھِ پرٛٮ۪تھ جُمعہ دۄہ ہَسا چھِ ییٚتہِ بازار لگان یَتھ ایریاہس منٛز ہَسا چھِ یِم تہِ لُکھ چھِ آسان تِم چھِ اتھ بازارَس منٛز یِوان جُمعہ دۄہ اتھ بازرَس منٛز ہَسا چھِ آسان ہر کانٛہہ چیٖز جُمعہ دۄہ اٮ۪وٮ۪لیبٕل چاہے سُہ ٲسۍتن گاڈ گاڑِ تہِ چھُ آسان اٮ۪وٮ۪لیبٕل پَلون ہُنٛد بازار تہِ چھُ آسان اٮ۪وٮ۪لیبٕل تہٕ بیٚیہِ چھِ آسان اَتھ منٛز سبزی تہِ چھِ آسان کانٛہہ تہِ سبزی چھِ آسان چاہے سُہ ٲسۍتن پھوٗل گوٗپی ٲسۍتن بنٛد گوٗپی ٲسۍتن رُوانٛگن ٲسۍتن اولوٕ ٲسۍتن تِم ٲسۍتن مٹر ٲسۍتن کانٛہہ تہِ سبزی چھِ آسان اٮ۪وٮ۪لیبٕل اَتھ بازرس منٛز بیٚیہِ ہسا اگر أسی وٕچھو پَلو ٲسۍتن لۄکٹٮ۪ن بچن سُنٛمب تہِ آسان چھِ پَلو اٮ۪وٮ۪لیبٕل بڑٮ۪ن بچن سُنٛمب تہِ چھُ آسان تہٕ زَنٮ۪ن سُنٛمب تہِ چھُ آسان تہٕ مۄہنِیَن سُنٛمب تہِ چھُ آسان اَتھ مارکٮ۪ٹس منٛز اٮ۪وٮ۪لیبٕل اگر ٲسۍ وٕچھان چھِ اَتھ مارکٮ۪ٹس منٛز چھِ اَمہِ دۄہ جُمعہ دۄہ سٲری یِوان تہٕ اَتہِ چھِ یُس تہِ یورٕ لوکل ایریا چھِ تِم چھِ اور یِوان اَتہِ چھِ تِم خریٖدٕ فروخت کَران تِم چھِ اَتہِ پَلو ہٮ۪وان گاڈٕ ہٮ۪وان سبزی ہٮ۪وان یُس یہِ مارکٮ۪ٹ چھُ ییٚتہِ لگان بازَر چھِ لَگان یہِ ہسا چھُ سستہٕ پٮ۪وان اَمہِ دۄہ ہَسا چھُ ریٹ آسان وارِیاہ سستہٕ اَتھ مارکٮ۪ٹس منٛز لُکھ ہَسا چھِ ہٮ۪وان ہفتہٕ کِس ہَہ مطلب ہفتس خٲطرٕ چھِ تِم سبزی ہٮ۪وان پتہٕ چھِ تِم مطلب سۄے تِم پکاوان گَرن منٛز تہٕ یُس یہِ مارکٮ۪ٹ چھُ ییٚتہِ لگان یہِ ہسا چھِ آسان یعنی کہِ اکھ عام اِنسان یا غریٖب اِنسان تہِ چھُ یہِ اٮ۪فٲٹ ہٮ۪کان کٔرِتھ اتھ منٛز یعنی کہِ یہِ اَتہِ خریٖدٕ فروخت ہٮ۪کان کٔرِتھ اگر ہسا وٕچھو اتھ مارکٮ۪ٹس منٛز یُس ہَسا یِم ٹوٗ ٹوٗرِسٹ چھِ آسان تِم تہِ چھِ وِزِٹ کَران اَمہِ دۄہ اتھ مارکٮ۪ٹس منٛز ٹوٗرسٹ تہِ چھِ یِوان تِم چھِ ییٚتہِ کیٛاہ کَران تِم چھِ ہٮ۪وان اَتہِ یہِ اَتِکۍ پَلو چھِ ہٮ۪وان یا اگر تِمَن کیٚنٛہہ تہِ آسہِ چاہے کانٛہہ تہٕ سبزی آسٮ۪کھ نِنۍ چاہے کیٚنٛہہ تہِ آسٮ۪کھ نیُن کانٛہہ تہِ ماز ٲسۍنَکھ نیُن گاڈٕ آسہٕ نَکھ نِنۍ تِم ہسا چھِ یِوان اَمہِ دۄہ وِزِٹ کَران یہِ ہسا چھِ اکھ مان تہٕ اَسہِ اکھ سٕپیشَل آسان سٕپیشل دۄہ یَتھ یُس تہِ یپٲرۍ ایریا چھِ اَسہِ آسان سٲنِس ایریاہس نزدیٖک یِم تہٕ بَسان چھُ لُکھ تِم ہَسا چھِ یِوان تِم چھِ یور وِزِٹ کَران تہٕ اَمہِ دۄہ اَمہِ جُمعہ دۄہ تہٕ اَتہِ ہسا چھِ آسان تِم تِم چھِ یہِ کَران کٲم پتہٕ چھِ تِم ہٮ۪کان اَتہِ یِم شاپِنٛگ کٔرِتھ تہٕ یِم چیٖز نِتھ تہٕ اَمہِ سۭتۍ ہسا چھِ گَژھان کٲم اَتہ ہسا چھُ یہِ گَژھان یعنی کہِ یِم تہِ ییٚتِکۍ لوکل ما یِم چھِ آسان اَتھ مارکٮ۪ٹس منٛز دُکاندار چھِ آسان تِمَن ہسا چھِ روٗزی پکان اصٕل پٲٹھۍ اَمہِ سۭتۍ تہٕ بیٚیہِ چھِ تِم اَسہِ کَران کٲم تِم چھِ اصٕل اٮ۪فٲٹ اصۭل پرٛایسَن منٛز چھِ تِم یعنی قۭمتَس منٛز چھِ تِم یعنی کہِ کٕنان تہٕ أکِس عام اِنسانس تہِ چھِ فٲیدٕ مِلان تہٕ تٔمِس چھِنہٕ درٛوٚگ مِلان کِہیٖنۍ تہٕ سُہ ہسا چھِ ہٮ۪کان پنُن اصٕل یعنی کہِ پنٕنۍ زندگی بسر کٔرِتھ یعنی کہِ پتہٕ یعنی کہِ درٛوٚگ ووٚگ چھُنہٕ تٔمِس پٮ۪وان کِہیٖنۍ